مےٚ چھِ کٔرمٕژ سِوَل اِنجینٔرِنٛگ منٛز گَریجوِیشَن یِتھ زَمانَس منٛز وارِیاہ زیادٕ مُشکِل اوس پَرُن تہٕ بہٕ گووُس پَنجاب تہِ وارِیاہ زیادٕ پۄنٛسَن ہٕنٛز ٲسۍ وارِیاہ زیادٕ کمی میٛٲنۍ مٲلۍ چھِ وارِیاہ زیادٕ سَختی تُجمٕژ تہٕ سُہ اوس ہیٚوان لوٗکَن پۄنٛسہٕ وۅزُم تہٕ مےٚ اوس پۄنٛسہٕ سوزان تہٕ وارِیاہ زیادٕ مُشکِلات چھِ مےٚ وُچھمٕتۍ پَنٕنہِ زِنٛدگی منٛز یہِ گَریجوِیشَن چھِ مےٚ تُہۍ مٲنِو لٔمۍ لٔمۍ کٔرمٕژ تِکیٛازِ وارِیاہ زیادٕ ویٖک ٲسۍ فَینانشَل کٔنٛڈِشَن تہٕ میٛٲنۍ مٲلۍ تُج وارِیاہ زیادٕ سَختی تہٕ اَز چھُس بہٕ تھوڑا بہت نوکری ژھانٛڈنٕچ ژھانٛڈنٕچ کِس تَلاشَس منٛز تہٕ بہٕ چھُس دَپان مےٚ گَژھ اَز نوکری میلٕنۍ تہٕ بہٕ کَرٕ پَنُن یا ہسا یہِ کیرِیَر پَنُن سیٚٹ